کشیرِ منٛز چِھ تَمام ضلعَن منٛز پَنُن پَنُن ہُنَر مندی موجوٗد آسان یِتھَے کٕنۍ چِھ پلوامِس منٛز تِہ بِہترین ہُنر مندی ہنٛز کٲم یِوان کَرنہ ساروی کھۄتہ زیاد کٲم چِھ گَژھان پُلوٲمِس منٛز پَرد وَننَس منٛز یِم پَرد چھِ بَناونہ یِوان اَتھو سۭتۍ اَتھ چِھ سۄ تِلہ کٲم یا کَڑٲے چھِ اَتھ وَنان کٲشِر پٲٹھۍ سۄے یِوان باناونہٕ تہٕ تِمَے پردَن پٮ۪ٹھ چھِ سۄے کڈٲے یِوان سجاونہٕ تہٕ تَمہِ سۭتۍ چھِ یہِ پردٕ بہتریٖن زیٖنَت لبان بیٚیہِ چھِ ساروے کھۄتہٕ بٔڈ یۄس بیٚڈ شیٖٹَن یا ٹیبٕل بناونَس منٛز تہِ چھِ واریاہ ہُنَر منٛدی پُلوٲمِس ضلعَس منٛز بیٚیہِ چھِ پُلوٲمِس ضلعَس منٛز یِم یُس یہِ ییر پشمیٖن شالَن چھُ لگان سُہ چھُ یِوان کتنہٕ پُلوٲمۍ ڈِسٹِکَس منٛز سُہ چھُ یِوان یِندرَس پٮ۪ٹھ کتنہٕ پتہٕ چھِ یِوان ژارنہٕ پتہٕ چھِ بناونہٕ یِوان تَتھ تِمہٕ پَن سُے پَن چھُ پتہٕ اِستعمال گژھان اَتھ پشمیٖن شالَس سۭتۍ ساروٕے کھۄتہٕ بوٚڈ بہتریٖن پُلوٲمِس منٛز یُس سارِوٕے کھۄتہٕ بہتریٖن گام چھُ ییٚتہِ یہِ زیادٕ کٲم چھِ گژھان تَتھ ٲسۍ ونان ٹیٚنٛگہٕ پُن تَتہِ چھِ بہتریٖن کارپٮ۪ٹس یِوان بناونہٕ تَتھ کارپٮ۪ٹ اِنڈَسٹریٖزَس قٲلیٖن کٲم ونان یُس امہِ سۭتۍ بناوان چھِ تَتھ چھِ ونان قٲلیٖن باپ یُس تَتھ بناوان چھُ بیٚیہِ چھُ بہتریٖن کارکردگی بیٹ بناونَس منٛز تہِ